کھِلاڑٮ۪ن ہنٛد ژھرٛانٛٹ وایِنۍ تہٕ گَرِ یۄس أسۍ دٔریاوَن وغیرہ ہَن منٛز ژھرٛانٛٹ وایان اَتھ منٛز چھِ واریاہ فرق آسان تِکیازِ تِم چھِ سُہ ژھرٛانٛٹ مُقابلہٕ زینٛنہٕ خٲطرٕ وایان تہٕ أسۍ چھِ پنٛنہِ شوقہٕ موٗجوٗب وایان ژھرٛانٛٹ تہٕ مےٚ چھِ ساروٕے کھۄتہٕ پَسنٛد دٔریاوَس منٛز ژھرٛانٛٹ وایِنۍ